وعلیکُم سلام أسۍ چھِ کال سٔروِس پٮ۪ٹھ تۄہہِ کیٛاہ اوس زیادٕ گوٚمُت

تَتھ کیٛاہ اوس گوٚمُت

اچھا اچھا

اچھا

اَدٕ کیٚنہہ چھُنہٕ وَل أسۍ وٕچھو ییٚتی تہٕ

ہاں سُہ تہِ ہیٚکہِ یِتھ پٲٹھۍ کٔرِتھ أسۍ چھِ ہر کیٚنہہ حظ کران ٹھیٖک یہِ آسہِ گاڑِ گوٚمُت تہِ چھِ أسۍ ٹھیٖک کران

کیٛاہ آسہِ گوٚمُت تہٕ آ أسۍ چھِ کِژھ کیٛاہ آسہِ پٮ۪ٹھٕ کیٛاہ آسہِ گوٚمُت سُہ ٹھیٖک سُہ وٕچھو أسۍ ییٚتی کیٛاہ چھِ گوٚمُت أسۍ وٕچھو ییٚتی آ یور أنیُو تُہۍ پگاہ تہِ بہٕ کَرٕ ٹھیٖک کیٚنہہ چھُنہٕ بہٕ وٕچھِ کیٛاہ کیٛاہ چھِ گوٚمُت وَلہٕ کیٚنہہ چھُنہٕ تہِ أنۍزیو پگاہ صُبحٲیی أنۍزِ تہِ چھُنہ ٹھیٖک اَدٕسا ٹھیٖک